مےٚ نہ سا چھُنہٕ وُنہِ زٕہٕنۍ تہِ کُنہِ فوٹوگرٛافی مُقابلَس منٛز حِصہٕ نِمُت چاہے سُہ مقٲمی مقٲمی سطحَس پٮ۪ٹھ اوس سُہ رِیٲستی سطحَس پٮ۪ٹھ اوس یا بین الاقوٲمی سطحَس پٮ۪ٹھ تِکیازِ مےٚ سَا بہٕ ہَسا چھُس وُنہِ لوٚکُٹ مےٚ نہ حظ مےٚ نِش وُنہِ چھِنہٕ وُنہِ تِم رِسورسٕز اٮ۪وَلیبلٕے مےٚ نِش چھُ چھُنہٕ کیمرا کِہینۍ یمہِ سۭتۍ زَن بہٕ فوٹوگرٛاف اَصٕل تُلہٕ بہٕ حظ چھُس فوٹوٗ ہٮ۪کان اَصٕل تُلِتھ مےٚ منٛز چھِ سۄ صلٲحیت مگر مےٚ نِش چھِنہٕ تِم آلات کِہینۍ یمہِ سۭتۍ بہٕ فوٹوگرٛاف ہٮ۪کہٕ تُلِتھ